ہیٚلو اسلام علیکُم آ تُہۍ چھِو حظ ٹھیٖک آ شُکُر آ أسۍ چھِ کَشمیٖر ٹُہ ٹوٗر اینٛڈ ٹرٛلٔرزو پٮ۪ٹھٕ تۄہہِ کوٚت چھِ ٹِکَٹ ضوٚرَتھ اچھا سرینگرٕ پٮ۪ٹھ جوٚم تۄہہِ چھُو تۄہہِ کر چھُو سُہ حظ ٹِکَٹ ضوٚرَتھ شتوُہمہِ شتہٕ شتوُہمہِ چھُو تۄہہِ ٹِکَٹ ضوٚرَتھ تہٕ شتوُہمہِ چھُو اَکھ ٹِکَٹ صُبحٲے دَہہِ بَجہِ بیٛاکھ چھِ اَکہِ بَجہِ بیٛاکھ چھُ شامَس شیٚیہِ بَجہِ تہٕ اچھا اَکہِ بَجہِ چھو تۄہہِ ضوٚرَتھ تہٕ اَکہِ بَجہِ چھُو ٹِکَٹ اویلیبٕل تہٕ اَتھ گَژھیو تۄہہِ قۭمَتھ پانٛژھ ساس رۄپیہِ

نہ أمۍ کم ہیٚکہِ نہٕ گٔژھتھ کیٚنٛہہ اگر سَتووُہمہِ تُہۍ ؤنِو سَتووُہمہِ کِس ہیکو أسۍ تھوڑا کَم کٔرِتھ یا اَٹھووُہ تۄہہِ چھُو شَتوُہِمہِ ضوٚرَتھ تہٕ اسی لیے گژھیو اَتھ پانٛژھ ساس رۄپیہِ کوٗتاہ چھُوٕ تۄہہِ مِلان نہ حظ نہ تیوٗت کَتہِ گَژھِ پانٛژھ ساس چھِ ٹِکَٹ تیوٗتاہ کَم ما ہٮ۪کہ گٔژھِتھ اگر تۄہہِ اَمہِ پَتہٕ چھو ضوٚرتھ تیٚلہِ کَرو أسۍ اَمہِ پَتہٕ سۄ ٹِکٹ تۄہہِ بُک نہ یَتھ ہیٚکہِ نہٕ کِہیٖنۍ گٔژھِتھ اَتھ چھِ پانٛژھ ساس ساس تۄہہِ برابر دِنۍ البتہ شامٕچ یۄس ٹِکَٹ چھےٚ تَتھ ہٮ۪کو أسۍ تۄہہِ پانٛژھ ہَتھ رۄپیہِ کَم کٔرِتھ بَس آ یہِ چھُ ٹھیٖک اَصٕل مِلیو تۄہہِ کَمفٲٹیبٕل سیٖٹ اَتھ منٛز کَمفٲٹیبٕل کھٮ۪ن چٮ۪ن تہِ مِلیو اورَے یہِ چھُ ٹھیٖک بیٚیہِ چھُ تُہۍ وَنان اَکہِ بَجہِ چھُ اَسہِ گَژھُن اَکہِ بَجہِ چھُ یِہوٚے فٕلایِٹ تۄہہِ اَکہِ بَجہِ خٲطرٕ چھِ تیٚلہِ یہِ ٹھیٖک پانٛژھ ساس گژھیو اَتھ ریٹ وۄنۍ چھا کَرٕنۍ کَنفٲرٕم ترٛیٚن نفرَن چھوٕ ضوٚرَتھ آ تُہۍ ؤنِو ناو ترٛٮ۪ن وٕنی نَفرَن ہُنٛد یِمَن ٹِکَٹ چھِ کَرٕنۍ بیٚیہِ ایج تِمَن سۭتۍ سۭتۍ ٹھیٖک تِمَن کیٛاہ چھِ ایج تھٔٹی ٹوٗ گوٚو اَکھ یِم چھا یہِ بہٕ یہِ تھٔٹی ٹوٗ گوٚو بیٛاکھ ؤنِو تُہۍ

اچھا ٹھیٖک یِمَن کیٛاہ چھِ ایج نایِن بیٚیہِ کُس چھُو ترٛیٚیِم سٔمیٖنا ٹھیٖک تۄہہِ کیٛاہ چھُو ایج تھٔٹی تھرٛی ٹھیٖک حظ چھُ گٔیِو حظ تُہۍ کَنفٲرٕم ترٛینوٕے ٹِکَٹ چھُو تُہۍ شَتوُہمہِ اَکہِ بجہِ چلو ٹھیٖک چھُ سیٖٹ تھٲوٕو مےٚ تۄہہِ أکۍسٕے جایہِ اَتھ منٛز ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ وِنڈو سایڈ روزیو تۄہہِ أکِس چلو گٔیو تۄہہِ یِم کَنفٲم سُہ کَرو أسۍ سٮ۪نٛڈ تۄہہ یِم ٹِکَٹ ترٛےٚ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چل چلو بِہیُو رۄبَس سوال